آ سانٮ۪ن سکوٗلَن منٛز چھِ از زیادٕ تر زیادٕ تر ترجیح یِوان دِنہٕ ساینس ساینس سبجکٹ آٹٕس سبجکٹ انجینٔرنگ سبجکٹ اسہِ پزٮ۪ن اَسہِ پزِ یِمَن چیٖزن ہُنٛد تہِ خیال تھاوُن فار ایٚگزامپٕل بیٚنٛکنگ ہُنٛد تہِ گژھہِ اَسہِ مطلب سکوٗلن منٛز پَزِ اَسہِ بیٚنٛکنگ تہِ ہیٚچھناوٕنۍ شُرٮ۪ن مطلب انکم ٹیٚکٕس بیٚنٛکنگ مطلب بچن گژھہِ پاے لَگُن مطلب ٹیٚکٕس سِسٹم کیاہ گوٚو اِنکَم کیاہ گوٚو امہِ سۭتۍ روٗزن برونٛہہ کُن یِم خبردار تہٕ فیوٗچرس منٛز یِیَکھ نہِ کٕہٕنۍ تہِ رُکاوٹ نہِ گژھیٚکھ کانٛہہ پرابلم